یُس ہَسا ٹٮ۪کنالجی چھِ آسان یہِ ہسا چھِ اَسہِ وارِیاہ مدتھ کَران مختلف ایریاہن منٛز یِتھ کٔنۍ ہَسا یۄس زٔمیٖدٲری چھِ یا گاڈٕ واڈٕ کار چھُ اَتھ منٛز ہَسا چھِ وارِیاہ مدتھ کَران یا اَنِمٕل ہٮ۪زبٮ۪نٛڈری منٛز چھُ یا ڈیری پرٛوڈکشنَس منٛز چھُ گٲو فارمَس منٛز گۄڈٕ ہَسا أسۍ کَرو کَتھ یہِ کِتھ کٔنۍ چھُ اَسہِ زٔمیٖدٲری منٛز مدتھ کَران یُس ہَسا مِشیٖنٔری چھِ اَمہِ سۭتۍ ہَسا چھُ اَسہِ وارِیاہ مدتھ مِلان گۄڈٕ ہَسا ٲسۍ پٮ۪وان دایو یِم دانٛدو ذریعہ اَسہِ یہِ زٔمیٖن وایِنۍ یَتھ ہَسا وارِیاہ ٹایِم اوس لَگان بیٚیہِ ہَسا ٲسۍ یَتھ پونٛسہٕ تہِ لَگان وارِیاہ زیادٕ وَنہِ ہَسا چھِ ٹٮ۪کٹَر یِوان یا ٹِلَر چھِ یِوان یَتھ ہَسا نَفری تہِ چھِ کَم لگان ٹایِم تہِ چھُ کَران کَم کنٛزیوٗم بیٚیہِ ہَسا چھِ پونٛسہٕ تہِ لَگان اَتھ وارِیاہ کَم بیٚیہِ ہَسا آے پٮ۪سٹٕسایڈٕس یِمو سۭتۍ ہَسا یِم پۭرٲیہِ اوس گَژھان دانہِ وَنہِ چھُنہٕ سُہ گَژھان زیادٕ رٔے کیٚنٛہہ وۄنۍ ہَسا چھِ پرٛوڈکٹوِٹی اَمِچ اَصٕل مِلان بیٚیہِ ہَسا یُس لونٛنَس منٛز تہِ ہَسا اوس وارِیاہ مُشکِل گَژھان لونٛنَس خٲطرٕ ہَسا ٲسۍ وارِیاہ نفری لَگان مین پاور اوس لگان زیادٕ وۄنۍ نَہ سا چھُ تیوٗت لگان کیٚنٛہہ وَنہِ چھِ یہِ مِشیٖنٕے آیہِ پیٚٹھی تہٕ کَٹَر چھِ یِوان یا بَجہِ مِشیٖنہٕ چھِ یِوان اَتھ ہَسا چھُ کَم ٹایِم لَگان بیٚیہِ ہَسا چھِ اَمہِ سۭتۍ چھۄنٛمبہٕ تہِ یِوان یُس ہَسا دانہِ تہٕ گاسہٕ چھُ یِوان الگ کَرنہٕ بیٚیہِ ہَسا یُس دانہِ چھِ أسۍ وَوان یہِ تھَل چھِ اَسہِ وَوُن پتہٕ ہَسا اوس اَتھ کیٚنٛہہ کیٚمۍ ویٚمۍ لگان وٕنٮ۪نٛدٕ ٲسۍ پٮ۪وان کَرٕنۍ تتھ اوس لَگان وارِیاہ نفری وَنہِ ہسا چھِ وَنٮ۪نٛد تہِ کَرنہِ کیٚنٛہہ وۄنۍ چھوٚکُس دَوا گاسہٕ چھُ اَپٲری گَژھان ختم یُس ہَسا ہوٚتھ کُنۍ لَگہِ سٲلِم یُس تہِ نیوٗٹرِینٛٹٕس مِنٛرَلٕز چھِ تِم ہَسا چھِ لگان أتھۍ دانٮ۪س کُنٕے اَتھ ہۄتھ کُن چھُنہٕ گاسَس کُن تہِ لَگان زیادٕ کیٚنٛہہ یُس ہَسا فِشِنٛگ چھِ اَتھ منٛز تہِ ہسا گۄڈٕ ہَسا ٲسۍ پٮ۪وان زال ترٛاوُن تتھ منٛز نَہ سا ٲسۍ زیادٕ پھَسان کیٚنٛہہ وۄنۍ ہَسا چھِ یِم سُپوٗن یِوان یہِ کانٛٹہٕ وانٛٹہٕ چھِ یِوان یَتھ تہِ ہَسا چھُ اَمہِ سۭتۍ مدتھ گَژھان بیٚیہِ ہَسا یا یِم فِشریٖز چھِ اَتھ منٛز ہسا ٲسۍ گۄڈٕ یِتھَے کٔنۍ تِم نیچرَلٕے یِم ییٚتی ٲسۍ مِلان تِمَے ٲسۍ پٮ۪وان دِنۍ ییٚمہِ سۭتۍ نَہ سا زیادٕ گرٛوتھ ٲسۍ ہٮ۪کان فِشٕز کٔرِتھ گاڈٕ آسنہٕ ہٮ۪کان زیادٕ تِم گرٛوتھ کٔرِتھ کیٚنٛہہ وۄنۍ ہسا چھِ یِوان تِم سپلِمٮ۪نٛٹٕس دِنہٕ یہِ سُہ فیٖڈ چھِکھ دِوان ییٚمہِ سۭتۍ ہسا تِم پَنٕنۍ گرٛوتھ تہِ چھِ جلدی ہاوان اَنِمٕل ہٮ۪زبٮ۪نٛڈرٛی منٛز تہِ ہسا چھِ یِتھَے کٔنۍ گژھان گۄڈٕ نَہ سا اوس تیوٗت دوا اوس نہٕ اٮ۪وٮ۪لیبٕل کیٚنٛہہ وَنہِ ہسا چھِ دَوا تہِ اٮ۪وٮ۪لیبٕل باقٕے چیٖز تہِ چھِ اٮ۪وٮ۪لیبٕل یا وٮ۪کسیٖن ٲسۍ نہٕ برٛونٛٹھ آسان کِہیٖنۍ وۄنۍ ہسا چھِ وٮ۪کسیٖن تہِ ییٚمہِ سۭتۍ ہسا یِم بٮ۪مارِ آسہٕ برٛونٛٹھ پھٔہلان وَنہِ چھَنہٕ تِم بٮ۪مارِ گَژھان کیٚنٛہہ وَنہِ ہسا چھِ وارِیاہ مَدتھ مِلان اَمہِ سۭتۍ ییٚلہِ نہٕ بٮ۪مٲری گٔے تَمیُک مطلب گوٚو یِم مَرٮ۪ن تہِ نہٕ زیادٕ جانور کیٚنٛہہ ییٚمِس ہَسا یِم اَنِمٕل ہٮ۪زبٮ۪نٛڈرٛی چھُ تٔمِس ہَسا چھُ فٲیدٕ تٔمِس تہٕ ییٚلہِ نہٕ زیادٕ نۄقصان گَژھِ کیٚنٛہہ سُہ تہِ ہسا چھُ خوش روزان تَمہِ سۭتۍ ہَسا چھُ باقٕے کار تہِ پکان یہِ ڈیری ڈیری چھِ آسان یُس ہَسا گٲو فارَم چھُ آسان اَتھ منٛز تہِ ہسا چھِ اَمہِ ٹٮ۪کنالجی سۭتۍ وارِیاہ فٲیدٕ مِلان گۄڈٕ ہَسا ٲسۍ یِمن گُپنَن ٲسۍ صِرف دِوان یِہوٚے چیٖز یِمن ٲسۍ دِوان یِہوٚے گاسا ترٛاوان بیٚیہِ ٲسِکھ ییٚتہِ سُہ یُس پنُن چھُ ییٚتہِ سُہ کَمہِ کوٚش یَتھ نَہ سا زیادٕ دۄد اوس آسان کیٚنٛہہ نَہ اوس طاقت آسان زیادٕ آز ہسا چھِ وۄنۍ یِم آز چھِ یِوان فیٖڈ وۄنۍ اَمہِ فیٖڈ سۭتۍ تہِ ہسا یِم چھِ دۄد تہِ بڑاوان بیٚیہِ چھِ کَران گرٛوتھ تہِ اَصٕل بیٚیہِ ہسا اگر أمِس گٲو آسہِ ہا وٲلوِنۍ روزان اَتہِ ہسا اوس پٮ۪وان برٛونٛٹھ دانٛد انُن یُس کہِ آز چھُنہٕ زیادٕ تر یِوان لَبنہٕ کیٚنٛہہ وۄنۍ ہسا آے ٹٮ۪کنالجی وۄنۍ ہسا آے ٹٮ۪کنالجی وۄنۍ ہسا چھِ یِوان یِتھَے کٔنۍ چھِ یِوان اِنٛجکشَنٕے چھُ یِوان کرنہٕ اگر ہسا گٲو آسہِ وٲلوِنۍ روزُن تٔمِس چھُ بیٚیہِ یِم ہسا کٲشٕرۍ گُپن ٲسۍ آسان تِم نَہ سا ٲسۍ تَمہِ آیہِ دِوان دۄد کیٚنٛہہ وۄنۍ یِم باقٕے اٮ۪چ اٮ۪ف وٮ۪چ اٮ۪ف گاے یا گٲون ہُنٛد اِنٛجکشَن آو یور ترٛاونہٕ تِمن دانٛدَن ہُنٛد سِمَن آو یور ترٛاونہٕ اِنٛجکشَن تَمہِ سۭتۍ ہسا گٔے ییٚتہِ تہِ اٮ۪چ اٮ۪ف وٮ۪رایٹی ہسا بَڑے یِم ہسا دۄد چھِ دِوان وارِیاہ تِم ہسا چھِ لگ بگ أکِس ڈنٛگَس اگر تِمن اَصٕل اِنسان پٲٹھۍ واتہِ اَصٕل پٲٹھۍ تِم ہسا چھِ لگ بگ دِوان پنٛداہ شُراہ کِلوٗ دۄہس یا أڑۍ گاو چھِ تِم ہسا چھِ دِوان تٕرٛہ پانٛژھ تٕرٛہ کِلوٗ تہِ دۄہس ییٚمہِ سۭتۍ ہسا وارِیاہ مدتھ چھُ مِلان